پانٛژھ نَمبَر یِم دَہہ پٹھِ دَہَن لَچھَن تام چھِ یِوان اکھ چھِ دہ ساس بیاکھ چھُ پانٛژھ شیٖتھ ساس ٲٹھ شیٚتھ اَروَنزَہ بیاکھ چھُ ترٛےٚ لَچھ ٲٹھ شیٖتھ ساس تہٕ ترٛےٚ ہَتھ بیاکھ چھُ شیٚے لَچھ سَت ہٲٹھ ساس سَتھ ہَتھ تہٕ دُنَمَتھ بیاکھ چھُ ٲٹھ لَچھ اَروَنزَہ ساس ترٛےٚ ہَتھ تہِ دۄیہِ شیٖتھ